دامبُر چھُ واریاہ اَصٕل تہٕ ییٚلہِ بہٕ زیُن ٲسٕس کُنہِ ساتہٕ آنان پَتہٕ لَکٕٹۍ ٲسٕس پَتہٕ ٲس مٔمی زالان تہٕ مےٚ اوس واریاہ خۄش کَران زیادٕ کہِ وَندَس منٛز وَندَس منٛز چھِ دامبرَس اَلگٕے سکوٗن یِوان تَتس بہنَس تہٕ گرمی اِنسان محسوٗس کَران لیکِن بہارَس مَنٛز چھِ واریاہ پرابلِم گَژھان دامبُر زالنَس مَنٛز کیٛاہ پرابلِم چھِ دامبُر زالَس مَنٛز گَژھان تِتھ پٲٹھۍ چھِ واریاہ مطلب گرمی آسان اِنسانَس تمہِ وجہ سۭتۍ چھِنہٕ ہیٚکان سُہ بَرداش کٔرِتھ گرمی کِہیٖنۍ لیکِن دامبُر چھُ گیس نِش واریاہ زیادٕ آسان بیٚیہِ چھِ اِنسان جلدی جلدی سورُے کیٚنٛہہ تَیار کَران تہٕ مَزٕ تہِ چھِ یِوان تَتِس بہنَس تمۍ ہۂر سُہ ۂر وٕچھنِس واریاہ اِنسانَس خۄش کَران وُچھُن لیکِن گیس تہِ چھِ واریاہ آسٲیِش اَسہِ خٲطرٕ لیکِن یا مُشکِلات کیاہ مُشکِلات امہِ سۭتۍ اگر کُنہِ ساتہٕ لیٖک گوٚو مَکان ہیٚکہِ دٔزِتھ اِنسان ہیٚکہِ دٔزِتھ تمہِ وَجہ چھُ کھۄژان اِنسان مطلب گیس زالنَس منٛز تہٕ واریاہ اَتھ چھِ پیٚوان واریاہ احتِیاط کَرُن مےٚ چھُ باسان گیس کھۄتہٕ چھِ دامبرے آسٲیِش لیکِن أزکِس جَنریشَن منٛز چھِنہٕ زیادٕ مطلب اَتھ اہمیت دامرِس کانٛہہ دِوان کیٛازِکہِ زیادٕ چھِ گیسٕے اہمیت دِوان لوٗکھ